السلامُ علیکُم وعلیکُم السلام اہن حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک آ تُہۍ ؤنۍتو مےٚ تُہۍ چھُو حظ یہِ صوفی سیٖمٮ۪نٛٹ پٮ۪ٹھ اَسہِ حظ چھِ ییٚتی کۄلگامہِ پٮ۪ٹھ حظ اَسہِ حظ ٲسۍ یہِ مکانَس سِلیب یہِ ترٛاوُن کیٛاہ چھِ وَنان سِلیب تہٕ بیٚیہِ چھِ اَسہِ بیٛاکھ مکان تَتھ چھِ اَسہِ نیٚبٕرۍ کَرُن پَلستَر سُہ چھُ ترٛےٚ پور مکان مگر چھُ پرٛٲنِس ٹایپَس پٮ۪ٹھ مطلب میٚژِ پٮ۪ٹھ چھِ سُہ بَنٲیِتھ تُہۍ ؤنۍتو مےٚ اَتھ کوٗتاہ بیگ لگہِ سیٖمٮ۪نٛٹ اَتھ پرٛٲنِس مکانَس ہَل نوٚو مَکان چھُ اَکھ پورٕے اَتھ چھِ سِلیب ترٛاوٕنۍ اَتھ تی اَتھ چھِ ژور کَمرٕ یِم چھِ یِم چھِ ژور کَمرٕ مگر پَے چھَم نہٕ کیٚنٛہہ یہِ کٔژ فُٹ چھِ کیٛاہ چھِ اَتھ کَمرٕ یِم چھِ لگ بگ ژوٚوُہ ژوٚوُہ فُٹ حظ

أکۍسٕے پورَس حظ چھِ ترٛاوٕنۍ ٹھیٖک حظ چھِ یَتھ پرٛٲنِس مکان حظ اَتھ چھِ پَلستَر کَرُن حظ نٮ۪بٕرۍ اۭں یہِ چھِ ترٛےٚ پور مکان اَسہِ چھِ پَلَستَر کَرُن نٮ۪بٕرۍ مہ مَسلہٕ چھُنا بَدَل حظ یہِ گژھِ سیٖمٮ۪نٛٹ آسُن اَصٕل پَہَم نا تِکیٛازِ یہِ چھُ میٚژِ پٮ۪ٹھ بَنٲیِتھ اَتھ گژھِ نہٕ یہِ لوکَل سیٖمٮ۪نٛٹ آسُن کیٚنٛہہ تۄہہِ تۄہہِ کُس کُس تۄہہِ نِش کُس کُس حظ چھُ اٮ۪ویلیبٕل اَصٕل کُس چھُ مٮ۪کٕس چھِ دَپان اَصٕل چھُ گژھان یہِ ریٹ کیٛاہ حظ چھِ یِمَن یُس میکٕس چھُ تَتھ کیٛاہ چھِ ریٹ روزان کَم گژھٮ۪س نہٕ حظ کِہیٖنٛۍ وَنے وۄنۍ چھِ دۄن مکانَن خٲطرٕ نیُن ٹھیٖک مگر یہِ ما کَرِ مَسلہٕ ما کَرِ برٛونٛٹھ کُنَتھ مطلب یہِ نہ حظ نہ حظ سُہ ہَے چھُ پوٚز مگر اَسہِ کوٚر ہمسایَن یِتھَے کٲٹھۍ ییٚتھٮ۪ن حظ پرٛٲنۍسٕے مکانَس پٮ۪ٹھ نیٚبٕرۍ پَلَستَر تِمو ہسا رٔٹ پھل تِمن چھُ کُس ٹھیٖک حظ چھُ یہِ ؤنۍتو مےٚ یہِ یہِ کٔژ چھِ رَلاوٕنۍ شےٚ باٹہِ آسن سیٖمٮ۪نٛٹ رَلاوٕنۍ ہُم کٔژ چھِ رَلاوٕنۍ ٹھیٖک حظ چھُ تہٕ ٹھیٖک ٹھیٖک حظ چھُ ٹھیٖک حظ یہِ ؤنۍتَو تُہۍ چھُو حظ آ تُہۍ ؤنۍتو تُہۍ چھُوا ہوم ڈِلِوری کَران کیٚنٛہہ ٹھیٖک حظ چھُ ٹھیٖک حظ أسۍ حظ کرو تۄہہِ أسۍ حظ کَرو تۄہہِ لوکیشَن سٮ۪نٛڈ وَٹسیپَس پٮ۪ٹھ مگر مےٚ حظ چھِ صُبنٕے ضوٚرَتھ تِم صُبحَن ہیٚکیٛاہ ٹھیٖک حظ چھُ تیٚلہِ چھِ یہِ ژور ہَتھ نَمَتھ ڈَن حظ تیٚلہِ کَرو کٲم حال چھِ أسۍ پرٛٲنۍسٕے مکانَس کَرو حال أسۍ پَلَستَر تٔتھۍ خٲطرٕ تھٲیزیو تُہۍ شیٹھ بیگ حظ یہِ ڈرٛیوَر سوزونا یورَے کِنہٕ اورَے سوٗزیُن تُہۍ پنٛنُے ڈرٛیوَر تیٚلہِ وۄنۍ ییٚلہِ تۄہہِ اَتہِ چھُو اٮ۪ویلیبٕل ٹرٛیوٕل تہٕ تیٚلہِ سوٗزیون تُہی تیٚلہِ حظ آد سا چلو حظ کیٚنٛہہ چھُنہٕ پَرواے شُکریہ حظ شُکریہ آدٕ سا السلام علیکُم